مےٚ چھِ پانٛژھ ڈیٹَن ہُنٛد یاد مےٚ چھُ فٔسٹ جوٗن ییٚمہِ ییٚمہِ دۄہ بہٕ زامُت چھُس بیاکھ چھُ باہ جوٗن ییٚمہِ دۄہ مےٚ پنٛنہِ ڈگری گٔے کَمپٕلیٖٹ بیاکھ چھُ تُرٛوہ جُلے یُس مےٚ میانہِ ماجہِ ہُنٛد زاوُن دۄہ چھُ بیاکھ چھُ ٲٹھ اَگست یُس میانہِ بیٚیہِ ہُنٛد زاوُن دۄہ چھُ بیاکھ چھُ پنٛداہ اَگست ییٚمہِ دۄہ سون مُلُک گوٚو آزاد